یُس مےٚ تجرُب چھُ سُومِنگ کرنٕچ اگر مےٚ نِش کانٛہہ سُومِنگ کرنہِ آو یُس مےٚ دپہِ مےٚ ہیٚچھناو سُومِنگ کرُن تٔمِس گٔژھ آسُن گۄڈنِچ چیٖز نہٕ گوٚژھ آسُن نَشہٕ وول نہٕ گوٚژھ آسُن سِگریٹ وِگریٹھ چٮ۪وان دویِم اکھ نہٕ گوٚژھ آسُن سُہ کمزور ترٛییِم اکھ تٔمِس گٔژھ آسٕنۍ ژھانٛٹھ اَصل تِکیٛازِ اگر سُہ نشہٕ وول چھُ اگر تٔمۍ دُمبُک لگوو تٔمِس ہیٚکہِ شہہ گٔژھِتھ کم تِکیٛازِ سُہ ہیٚکہِ پتہٕ مٔرِتھ دویِم اَکھ اگر سُہ سُوِمِنگ اگر تٔمِس ژھانٹھ آسہِ سُہ ہیٚکہِ پتہٕ تیز پٔکِتھ اگر نہٕ تٔمِس ژھانٛٹھ آسہِ سہُ ہیٚکہِ تَتھٮ۪تھ تہِ ڈُبِتھ ترٛییم اکھ اگر سُہ کمزور آسہِ پتہٕ پھسیو منٛزس تٔمِس مۄکلے اینرجی یی تہٕ تَتٮ۪س تہِ ہیٚکہِ مٔرِتھ